کُپوارہ ڈِسٹِرٛکٹ چھِ اَکھ واریاہ بوٚڑ ڈِسٹِرٛکٹ کُپوارہ ڈِسٹِرٛکَس منٛز چھُ واریاہ فیسٹِوَلٕز یِوان مَناوان مَناونہٕ کُپوارہ ڈِسٹِرٛکَس منٛز چھِ واریاہ جاے یِمَن جایَن واریاہ فیسٹِوَل چھِ یِوان مَناونہٕ مثلاً ٹِکَر چھِ اَکھ جاے یُس اَکھ کِلوٗمیٖٹَر دوٗر چھُ کُپوارِ تَتہِ چھِ اَکھ فیسٹِوَل یِوان مَناونہٕ یِم یَتھ فیسٹٕوَلَس ناو چھِ میلا کھیٖر بھوانی یہِ یہِ مٲلہٕ چھِ آسان ہِندو وَن ہُنٛد یہِ چھِ تَتہِ واریاہ برونٛٹھ پٮ۪ٹھ یِوان مَناونہٕ اَز تہِ چھِ اَتہِ مطلب یہِ فیسٹٕوَل مٔنٛجتَن چھِ ییٚتہِ چَلان یہِ چھِ یِوان ییٚتہِ مَناونہٕ اَتہِ اَتھ مٲلَس منٛز چھِ یِوان واریاہ نٮ۪برِم لُکھ ہِنٛدوٗ لُکھ چھِ یِوان تہٕ مَناوان چھِ یہِ فیسٹٕوَل یہِ فیسٹٕوَل چھِ آسان ترٛٮ۪ن دۄہَن خٲطٕر اَتھ فیسٹٕوَلَس منٛز چھِ یِم فِرٛوٗٹٕس واٹَر مطلب سادٕ چیٖزَے چھِ یِمَن یِوان دِنہٕ خٲطرٕ بیٚیہِ چھِ یِم پنٛنہِ مرضی پٮ۪ٹھ یہِ یِمَن کھیٚوان آسہِ یِم چھِ مطلب تہِ کھیٚوان اَتھ چھِنہٕ مطلب اَتہِ پرٛووایڈ کران یِم کِہیٖنۍ یِم چھِ پنٛنہِ مرضی پٮ۪ٹھ یہِ یِمَن کھیٚوان آسہِ تہِ چھِ کھیٚوان یہِ مٲلۍ چھِ آسان یِمَن ترٛےٚ ترٛٮ۪ن دۄہَن خٲطرٕ ٹِکرٕ نیٖرتھٕے چھِ اَکھ گام یِوان تَتھ چھِ أسۍ وَنان ہِری ہِری چھِ ترٛےٚ کِلوٗمیٖٹَر دوٗر کُپوارہ نِش اَتہِ تہِ چھِ اَکھ فیسٹٕوَل یِوان مَناونہٕ سُہ چھِ اَکھ بُزَرگس ناوَس پٮ۪ٹھ یِوان مَناونہٕ یٔمِس ناو چھُ قٲدِر صٲب قٲدِر صٲبنِس ناوَس پٮ۪ٹھ چھِ یِوان یہِ فیسٹٕوَل مَناونہٕ خٲطرٕ یِم ایٚمہِ خٲطرٕ چھِ واریاہ لُکھ یِوان اور مطلب یہِ فیسٹٕوَل مَناونہٕ خٲطرٕ یہِ یہِ یہِ فیسٹٕوَل تہِ چھُ آسان ترٛٮ۪ن ترٛٮ۪ن دۄہَن چھِ یہِ یہِ تہِ یہِ فیسٹٕوَل تہِ چھُ ترٛٮ۪ن ترٛٮ۪ن ترٛٮ۪ن دۄہَن روزان اَتہِ تہِ چھِ دِوان اَتہِ چھِ ساروی کھۄتہٕ زیادٕ مشہوٗر کھیٚنہٕ خٲطرٕ آسان کہوٕ کَہوٕ تہِ چھِ اَتہِ دِوان تہٕ باقٕے کھیٚنہٕ چیٚنۍ تہِ چھِ اَتہِ مطلب یہِ دِوان واریاہ لُکھ چھِ اور یِوان یہِ فیسٹوَل مَناونہٕ خٲطرٕ تمہِ پَتہٕ چھُ ہِری ٹِکٕرٕ نیٖرتھٕے چھِ اَکھ جاے تَتھ چھِ أسۍ وَنان ہِری ٹِکٕرٕ نیٖرتھٕے چھِ اَکھ جاے یِوان تَتھ چھِ أسۍ وَنان ہِری ہِری ہِری منٛز تہِ چھِ اَکھ گوٚو یہِ فیسٹِوَل چھِ مَناونہٕ یِوان بیٛاکھ گوٚو کہِ تَتہِ چھِ یِوان گۄگجہِ بوٚڑ دۄہ تہِ مَناونہٕ یُس یُس ترٛہ گام پٮ۪ٹھ چھِ آمُت مطلب زِ لاگو کَرنہٕ مطلب سُہ چھِ واریاہ ترٛہ گام پٮ۪ٹھ چھِ سُہ آمُت لاگو کَرنہٕ مگر سُہ چھِ وایاہَن ڈِسٹِرٛکٹ جایَن چھِ سہَ آمُت مطلب مَناونہٕ یِوان تَتہِ تہِ چھِ یِوان سُہ گۄگجہِ بوٚڑ دۄہ مَناونہٕ سُہ تہِ سُہ دۄہ تہِ چھِ آسان تَتہِ ترٛٮ۪ن دۄہَن خٲطرٕ پَتہٕ ییٚلہِ ہِری نیٖرتھٕے چھِ اَکھ جاے یَتھ وَنان چھِ ترٛہ گام ترٛہ گام پٮ۪ٹھَے ترٛہ گام تہِ چھ اَکھ فیسٹوَل یِوان مَناونہٕ یَتھ أسۍ وَنان چھِ کٲشِر پٲٹھۍ گۄگجہِ بوٚڑ دۄہ یہِ گوٚگجہِ بوٚڑ دۄہ تہِ چھِ یِوان أکِس بُزرگ سٕنٛدۍ ناوَس پٮ۪ٹھ مَناونہٕ یٔمِس ناو چھُ نَترٛیش باب صٲبَن یہِ بوٚڑ دۄہ چھِ آسان ڈایَن دۄہَن خٲطرٕ اَتھ دۄہَس منٛز چھِ آسان اَسہِ گۄگجہِ تہٕ رَزما دال کھیٚنۍ ڈایَن دۄہَن اَتھ منٛز چھِنہٕ اَتہِ چھِنہٕ پیٚوان اَسہِ نان ویج کھیٚون کِہیٖنۍ کۄکَر ماز ژامَن یہِ چھِنہٕ پیٚوان اَتھ منٛز کھیٚون کِہیٖنۍ یِتہِ چھِ آسان ڈایَن دۄہَن پٮ۪ٹھ بیٚیہِ چھِ آسان اَتھ منٛز اَسہِ مطلب پِرٛژھُن گارُن پنٛنٮ۪ن رِشتہٕ دارَن پیٚوان مطلب پِرٛژھُن بیٚیہِ یِم کورِ ییٚتہِ چہِ آسَن لَجِمَژٕ بیٚیہِ کُنہِ جایَن تِمَن تہِ چھِ پیٚوان یہِ فیسٹِوَل تَتہِ مَناوُن بیٚیہِ چھِ پیٚوان اَسہِ یہِ مطلب تٔبرُک پٲٹھۍ مطلب پیٚوان سوزُن یہِ سارنٕۍ پنٛنٮ۪ن رِشتہٕ دارَن منٛز ترٛہ گام نیٖرتھٕے چھُ اَکھ جاے یَتھ أسۍ وَنان چھِ نیٖرِم پوٗر نیٖرِم پوٗر تہِ چھِ مطلب اَکھ فیسٹِوَل یِوان مَناونہٕ تَتھ چھِ یِم وَنان کۄکرٕ وَرسہٕ یہِ کۄکرٕ وَرسہٕ چھِ یِوان یِمَن ایٚکی دۄہ مطلب یِم چھِ أکہِ دۄہ خٲطرٕ یِم مَناوان اَتھ دۄہَس منٛز چھِ یِم صرف کۄکرَے یوت مطلب کھیٚوان مطلب اَتھ دۄہَس منٛز چھِ یِوان کۄکرُے یوت اَکھ کھیٚوان تہٕ یہِ چھِ آسان أکسٕے دۄہَس خٲطرٕ تہٕ أمِچ اہمیت یِم فیسٹٕوَل مَناونٕچ اہمیت چھَ یہِ کہِ اَسہِ روزان یِم تہِ سٲنۍ بُزَرٕگ گُزریٛمٕتۍ چھِ چھِ تِمَن ہنٛز یادگٲری روزِ اَسہِ سانٮ۪ن دِلَن منٛز بَرقَرار تِمَن ہنٛز اِمپاٹَنٕس روزِ سانٮ۪ن مطلب سٲنس کَلچَرَس منٛز روزِ سٲنۍ اِمپاٹَنٕس بیٚیہِ چھِ یِم چیٖز چھِ سواب تہِ کَرٕنۍ یُہُنٛد مَناوُن سٲنِس اِسلامَس منٛز مطلب یِم چیٖز چھِ واریاہ اہمیت تھاوان سٲنِس مذہَبَس منٛز